السلام علیکُم جِناب بسمہِ اللہ بَرکَت ہوٹلہٕ پٮ۪ٹھ چھُس بہٕ جِناب تُہۍ چھِو یہِ سَبزی ترٛاوان مےٚ حظ چھُ ہوٹل ییٚتہِ نہ مےٚ چھِ لگان سَبزی بَکار تُہۍ ؤنۍتو مےٚ تۄہہِ نِش کۄس کۄس سَبزی چھِ میلان آ مُجہِ آ ٹھیٖک سَبزی میلہِ حظ سَبزی میلہِ سٲرٕے مےٚ چھِ لگان یَتھ مےٚ چھِ پٮ۪وان بَناونہِ پانژھ شےٚ قٕسٕم ژیٚٹنہِ بَندگوٗبی ژیٚٹِنۍ اَکھ پھوٗل گوبی تہٕ لٲر بیٛاکھ قٕسٕم بیٚیہِ مُجہِ ژیٚٹِنۍ بیٛاکھ تَتھ سۭتۍ گَنڈٕ پانٛژھ شےٚ چھُس بَناوُن تُہۍ ؤنۍتو مےٚ یہِ مہ چھُو تۄہہِ اَتھ کیٛاہ وَنان یہِ حظ اَتھ کیٛاہ وَنان پھوٗتنہٕ پھوٗتنہٕ بَنہِ اَدٕ حظ ٹھیٖک چھُ بیٚیہِ ؤنۍتو مےٚ نَدٕرۍ نَدٕرۍ چھا اَدٕ ٹھیٖک چھُ اَدٕ مےٚ گژھیٛا ڈِسکاوُنٛٹ گژھیٛا کیٚنہہ گژھیٛا کیٚنہہ ڈِسکاوُنٛٹ اَدٕ حظ ٹھیٖک چھُ بیٚیہِ ؤنۍتو مےٚ اَگر وۄنۍ کیٚنہہ ژَرے دۄہ بٔرِتھ کالچٮ۪ن نِش اَن ژَرے دَپ کوٗشِش کٔرِو ٹھیٖک حظ چھُ مےٚ چھُ لگان پرٛٮ۪تھ دۄہ چھِ لگان مےٚ پونسہٕ شےٚ کِلوٗ لگ بگ یہِ چھِ پرٛٮ۪تھ دۄہ لگان یہِ چھِنہٕ اَکی دۄہ مَگر باقٕیو کھۄتہٕ ڈِسکاوُنٛٹ گژھِ گژھُن مَگر تازٕ پَہن سَبزی أنۍزیو ہُہ نہٕ یِتھ یِتھ نہٕ کیٚنہہ لور اَڈَس منٛز کۄلگامہِ بِسمہِ اللہ بَرکَت ہوٹَل اَدٕ حظ بِہو رۄبَس حَوالہٕ